اَسَلامُ عَلَیکُم اَگَر أسۍ وٕچھو یِم سِٹوڈَنٹ چھِ آسان مَطلَب ییٚلہِ تم سکوٗلِنٛگ چھِ مَکلاوان پَتہٕ مَطلَب أڈۍ سٹوٗڈَنَٹ چھِ آسان تِم چِھ پَنٕنۍ ہایَر اؠجُکیشَن واریاہ برونٛٹھ پَکناوان تم چھِ کَنٹِنیوٗ کَران پَنُن یہِ تِمَن چھِ آسان شوق پَرنُک تِم چھ پَنٕنۍ یہِ اؠجُکیٖشَن برونٛہہ برونٛہہ پَکناوان مگر أڈۍ چھِ آسان تِم سٹوٗڈَنٛٹ یِم مَطلَب ٹُوؠلتھٕ چھِ کالِفاے کَران یا گَرجِویشَن چھِ مَکلاوان تِم پَتہٕ چھنہٕ تم کَران زِیادٕ ہایَر اؠجُکیشَن کِینٛہہ تم چھ پَتہٕ مَطلَب پنٕنۍ پاٹ ٹایِم جاب کَران اَگَر أسۍ وٕچھو مَطلَب پَننس ایریاہَس منٛز یتھ منٛز ییٚتہِ تہِ چھِ مَطلَب زِیادٕ سُہ چھِ کانٛہہ کانٛہہ مَطلَب آسان ییٚتہِ یُس پَنٕنۍ سِٹڈِی کَنٹِنِیوٗ چھ کَران مَگَر خال کانٛہہ چھ سُہ آسان زِیادٕ تَر چھِ ییٚتہِ پَنٕنۍ جابٕے کَران أڈۍ چھ ٹُوؠلتھٕ پاسٕے پَنُن بِزنِس کَران أڈۍ چھِ مَطلَب گَریٚجِویشَن کَران پَتہِٕ چھ تم پَنٕنۍ نوکٕری کَران مَگَر أڈۍ چھِ آسان تِم یِم مَطلَب یِم تِم تہِ چھ کَران مَطلَب زِیادٕ چھنہٕ تَم پَران کینٛہہ مَگَر تِمَن چھ آسان گَرِ فیملی بِزنِس تِم چھ سُے فیملی بِزنِس برونٛٹھ پَکناوان کِیٛازِ کہِ أڈۍ چھِ آسان تِم یِم گۄڈٕ پٮ۪ٹھٕے چھِ فیملی بِزنِس آسان پَکناوان پَتہٕ چھ تِمَن مَطلَب اَڈؠن چھ آسان شوق مَطلَب پَرنُک تِم چھِ پَتہٕ دَپان تِمَن چھِ پیرنٹٕس وَنان وۄنۍ چھُ اَسہِ مَطلَب یہِ پَنُن فیملی بِزنِس تُہۍ پَکنٲوِو یِہوے برونٛٹھ تِم چھ پَتہٕ سُے برونٹھ پَکناوان مَگَر أڈۍ سٹوٗڈَنٛٹ چھِ آسان تِم تہِ مَطلَب یِمَن گَرِ یَژھان چھ پَرُن مَگَر تِمَن چھ مَطلَب غریٖبی آسان گَرِ تِم چھنہٕ ہؠکان پَتہٕ تمہِ سٟتۍ مَطلَب زِیادٕ ہایَر اؠجُکیشَن پٔرِتھ کینٛہہ تِم چھ پَتہٕ مَطلَب کَمٕے اؠجُکیشَن پَران کَران پَنٕنۍ جاب تم بیٚیہِ چھ مطلب اَگَر أسۍ پَننس ایریاہَس منٛز وٕچھو ییٚتہِ تہِ چھنہٕ مَطلَب زِیادٕ ہایَر اؠجُکیشَن کینٛہہ کانٛہہ کانٛہہ چھ کَران زِیادٕ ہایَر اؠجُکیشَن باقٕے چھ ییٚتہِ ٹُوؠلتھٕ پاس کَران تہٕ کَران چھ پَنٕنۍ مَطلَب نوکٕری بیٚیہِ چھ مَطلَب ییٚتہِ خاص کَر یِم کورِ چھ آسان تِم چھ مَطلَب پَران ٹُوؠلتھَس تانۍ پَتہٕ چھ تم پَنُن بِزنِس کَران أڈۍ کورِ اَجہِ کورِ چھ آسان تِم چھ کَران یہِ سٕژ کٲم چھ وَنان کٲشِر پٲٹھۍ یا تِلہٕ کٲم چھ وَنان تِم چھ مَطلَب سُے کَران پَنٕنۍ جاب مَطلَب تِمَن چھ تمہِ سٟتۍ پَنُن روز گُزار تہِ پَکان تہٕ بیٚیہِ چھ تِم مَطلَب کُنہِ ساتہٕ ہؠکان پَننؠن پیرنٹَن تہِ مَدَتھ کٔرِتھ أڈۍ چھ مَطلَب تِلہٕ لاگان تِلہٕ سٟتۍ تہِ چھ واریاہ فٲیِدٕ مِلان یا گَرَس چھ ہؠکان کینٛہہ چِیٖز أنِتھ تمہِ سٟتۍ ییٚمہِ سٟتۍ مَطلَب تِمَن تَہنٛدِؠن پیرَنٹسَن تہِ چھ ہُہ مِلان مَگر اَجہِ کورِ چھ آسان یِمَن چھ مَطلَب تِمَن چھ واریاہ زِیادٕ شوق پَرنُک کے اؠس اے کے اٮ۪س اے کالفاے کَرنُک یا اِنجِنیر بننُک تِم چھ واریاہ زِیادٕ اؠجُکیشَن مطلب برونٛٹھ پَکان تِم چھ پَران ہایَر اؠجُکیشَن مَگَر زِیادٕ تَر وٕچھو أسۍ پَننس ایرہاہس منٛز ییٚتہِ چھنہٕ زِیادٕ ہایَر اؠجُکیشَن پَران کینٛہہ مَطلَب ییٚتہِ چھ صِرِف پَران ٹُوؠلتھٕ مَطلَب یا گَریٚجویشَن کَران کالفاے پَتہٕ چھ ییٚتہِ پَنٕنۍ جاب کَران ییٚمہِ سٟتۍ تمَن پانَس تہِ چھ روزگُزار مِلان یا گَرِکؠن تہِ چھ تِم ہؠکان تِم پَتہٕ مَطلَب تمہِ منٛز تمہِ سٟتۍ مَدَتھ میٖلِتھ